سلامُن علیکُم مےٚ حظ چھِ تُہٕنٛدِ رَسٹورٮ۪نٛٹ پٮ۪ٹھ فُڈ کوٚرمُت آرڈَر ییٚلہِ تہِ مےٚ کیٚنہہ فُڈ آسہِ آرڈَر کَرُن بہٕ چھَس تَہَنٛدِ رَسٹورٮ۪نٛٹ پٮ۪ٹھ آرڈَر کران کیٛازِ کہِ یہِ فُڈ چھِ آسان واریاہ زیادٕ مَزٕ دار کہِ پرٛایِس تہِ چھُس آسان کَم بیٚیہِ چھِ یہِ وَقتَس پٮ۪ٹھ واتان بیٚیہِ چھِ یہِ ہایجیٖنِک تہِ آسان مگر آز ییٚلہِ مےٚ فُڈ کوٚر آرڈَر اَتہِ اَتہِ وٕچھ سَنییَس نہٕ بہٕ اَتھ اَمۍ ساتہٕ کیٚنہہ زِ اَتھ ہٮ۪کو صرف اَتھ ہٮ۪کو نہٕ کیش آن ڈِلؤری اَتھ ہٮ۪کَو نہٕ کیش آن ڈِلؤری کٔرِتھ کیٚنہہ مگر وۄنۍ چھَس بہٕ تۄہہِ رِکوٮ۪سٹ کران زِ یہِ فُڈ کٔرِو ہُہ میون فُڈُک آرڈَر کٔرِو کٮ۪نسَل کیٛازِ کہِ بہٕ ہٮ۪کہٕ صِرف کیش آن ڈِلؤری سۭتۍ پیمٮ۪نٛٹ کٔرِتھ بیٚیہِ چھَس بہٕ تۄہہِ رِکویسٹ کران زِ تُہۍ کٔرِو یہِ اوپشَن لاگوٗ زِ کیش آن ڈِلؤری کیٛازِ کہِ کُنہِ ساتہٕ چھِنہٕ أسۍ ہٮ۪کان ہُتھ کَن پٮ۪مٮ۪نٛٹ کٔرِتھ کِہیٖنۍ بہٕ بہٕ چھَس تُہُنٛد واریاہ زیادٕ شُکُر گُزار زِ ییٚلہِ تہِ مےٚ فُڈ اوس آرڈَر کَرُن تۄہہِ واتنووُ مےٚ وَقتَس پٮ۪ٹھ فُڈ بیٚیہِ اوس سُہ واریاہ زیادٕ مَسہٕ مَزٕ دار وۄنۍ چھِ میٛٲنۍ اَکٕے رِکوٮ۪سٹ زِ تُہۍ کٔرِو کیش آن ڈِلؤری اوپشَن لاگوٗ یِتھ کَن باقِیَن کَسٹٕمَرَن تہِ سہوٗلِیت یہِ تہِ تِم دۄہ کھۄتہٕ دۄہ بَڑٕ تُہٕندِس رٮ۪سٹورٮ۪نٛٹَس کسٹٕمَر تہِ بیٚیہِ واتہِ باقِیَن لوٗکَن تہِ فٲیِدٕ بہٕ چھَس تُہٕنٛد واریاہ زیادٕ شُکُر گُزار زِ اگر تُہۍ یہِ اوپشَن کٔرِو لاگوٗ زِ کیش آن ڈِلؤری اوپشَن کٔرِو لہ لاگوٗ